یُس میون مول چھُ تٔمۍ کٔرٕس بہٕ اَکہِ دۄہ ماٹِویٹ کہِ ژٕ کر باغبٲنی سۭتۍ ژٕ وۄبداو پوش تہٕ تٔمۍ کٔرٕس بہٕ واریاہ زیادٕ تتھ کُن مٲیِل تکیازِ تٔمۍ ووٚن اگر ژٕ پَنُن ماحول پَنُن اوٚند پوٚکھ صاف تھاوَکھ سُہ چھُ واریاہ اصل خۄش کَران تمہِ سۭتۍ چھُ اِنسان سُنٛد یُس ذہن چھُ سُہ چھُ تازٕ گَژھان ییٚلہِ مےٚ گۄڈنیٚتھ یہِ سٹاٹ کٔر باغبٲنی سٹاٹ کٔر تہٕ مےٚ ہُریاو مےٚ اَکہِ لَٹہِ گۄڈنِچ لَٹہِ یہِ سٹاٹ کٔر مےٚ آو دِلَس مَنٛز واریاہ زیادٕ خوشی تہٕ بہٕ گٔیَس أتھۍ کُن مٲیِل تہٕ مےٚ لٲج یِہے کاربار کَرُن تہٕ مےٚ زیٖنۍ باغبٲنی سۭتۍ واریاہ پونٛسہٕ تہِ بہٕ ٲسٕس پوش تہِ بہٕ چھَس پوش تہِ وۄبداوان تہٕ واریاہ زیادٕ پوش تہِ وۄبدٲو مےٚ تہٕ اِتھ کنۍ گٔیَس بہٕ اِتھ کنۍ کٔر مےٚ پانَس سۭتۍ لوٗکھ ماٹِویٹ ییٚلہِ مےٚ گۄدنیٚتھ باغبٲنی ہیٚچھ گۄڈنیٚتھ پَنُن پان تٔتھۍ کُن آوُر تہٕ بیٚیہِ گوٚو مےٚ دِل تہِ خۄش کَران تکیازِ میون دِل گوٚو واریاہ خۄش تہٕ مےٚ لٲج باغبٲنی کَرٕنۍ مےٚ لٲگۍ مُختلِف قسمٕکۍ پوش کُلۍ وۄبداوٕنۍ یمو سۭتۍ پارَک واریاہ زیادٕ خوٗبصورت ٲسۍ گَژھان مےٚ شوٗر پَنُن آنٛگُن تہٕ اتھ لوگُم درٛمُن تہٕ درٛمٕنۍ بیول وومَس اصل پٲٹھۍ تہٕ شُہرُم کوٚڑمَس باقٕے گاسہٕ آسان چھُ دروٚمنہِ وَرٲے تہٕ سُہ کوٚڑمَس تہٕ سۄ گٔیہِ اصل یِتھ کنۍ بَڑے مےٚ وارٕ وارٕ شوق تہٕ میون دِل گوٚو أتھۍ کُن مٲیِل تہٕ میون ذہن ذہن تہِ گوٚو واریاہ زیادٕ تیار تکیازِ مےٚ بَڑیو امہِ سۭتۍ اِنٹرسٹہٕ مےٚ دوٚپ بہٕ ہیٚچھِ باغبٲنی اِتھ کنۍ گٔیَس بہٕ واریاہ زیادٕ مُطمَعیٖن تہٕ مُتٲثِر ییٚلہِ اگر بہٕ کُنہِ جایہِ گَژھان ٲسٕس بہٕ ٲسٕس تَتہِ پوش وٕچھان یا پارَک ٲسٕس وٕچھان گوٚو بہٕ ٲسٕس تتس واریاہ زیاد مُتٲثِر گَژھان پَتہٕ ٲسۍ میٲنٛۍ فرینڈ اکھ تٔمِس ووٚن مےٚ مےٚ چھِ پارَک بَناوٕنۍ مےٚ چھِ پوشہٕ کُلۍ وۄبداوٕنۍ تہٕ تٔمۍ نِیَس بہٕ اَکہ أکِس باغبٲنی باغبانَن ہُنٛد یُس مَحکَم چھُ آسان تہٕ توٗرۍ نیٖنَس پانَس سۭتۍ تَتہِ أنِس مُختلِف قٕسمٕکۍ پوشہِ کُلۍ بیٚیہِ ہیٚژ اَسہِ تِمَن سۭتۍ مَشوَرٕ تہٕ تمو ہیٚچھنٲے أسۍ کہِ اگر پوشہِ کُلۍ وۄبداوان چھِ یِمن کوٗتاہ ٹرمپیچر گَژھِ آسُن یِمن کوٗتاہ درجہ حَرارت گَژھِ آسُن تہٕ اِتھ کنۍ گٔیَس بہٕ ماٹِویٹ تہٕ مےٚ لٲج باغبٲنی کَرٕنۍ مےٚ لٲ یِتھُے مےٚ باغبٲنی کَرٕنۍ لٲج تہٕ مےٚ ہیٚچھنٲے پانَس سۭتۍ دہ کورِ یِم آز تہِ باغبٲنی کَران چھِ تہٕ پَنُن اوٚند پوٚکھ خوٗبصورت بَناوان ساروی برونٛٹھ کوٚر مےٚ سٹاٹ یہِ باغوٲنی ییٚلہِ بہٕ کُنوُہ ؤرِش ٲسٕس تہٕ مےٚ لٲگۍ تمے پیٚٹھ پوشہِ کُلی وۄبداوٕنۍ تکیازِ مےٚ اوس واریاہ زیادٕ خۄش کَران اِتھے کنۍ لٲج مےٚ یہِ سٹاٹ کَرٕنۍ شروٗعات امِچ کَرٕنۍ باغبٲنی ہٕنٛز